أسۍ ہَسا ٲسۍ آ ٲسۍ وٲر بچاوَن ییٚلہِ تتھ تار ٲس آسان پتھٕر چاروٲے ہَسا ٲسۍ تتھ سیٚدان انٛدر پَتہٕ ہَسا ٲسۍ أسۍ گَژھان تہٕ یہِ أسۍ أسۍ ژھُنان أسۍ کٔڈِتھ یہِ ہَسا یہِ پَتہٕ ٲسۍ بیٚیہِ سیٚدان تہٕ ژھٕنان ٲسۍ کٔڈِتھ أسۍ ہَسا دِمہاو وۅنۍ تار تہٕ مگر اَسہِ حظ چھُ زمیٖن گلبہٕ أسۍ چھِ نہٕ ہیٚکان تار دِتھ ییٖژ کیٚنٛہہ وۅنۍ چھِ أسۍ تھاوان تتھ ٹھوٚر ووٚر تہٕ مگر تتھ ہَسا چھِِ وُنہِ تہِ سیٚدان تہٕ وۅنۍ چھِ یہِ ہَسا یہِ زٕ ژور گَرٕ أسۍ تَتٮ۪ن تہٕ أسۍ ہَسا چھ وۅنۍ تمن تھاوان تتھ ٹھوٚر ووٚر اَصٕل پٲٹھٮ۪ن دِتھ تہٕ بیٚیہِ ہَسا چھِ أسۍ نَظَر وَظَر دِوان مےٚ ہَسا ٲسۍ پَرُس مُجیَس ترٛےٚ کۄینٹَل تہٕ تتہِ حظ درٛاو پَتہٕ کۄینٹَلے تۭتیاہ ٲسۍ تتھ کھَر تہٕ گُرۍ گٔمتٮ۪ن تِمو ٲسۍ تِم پٮ۪ٹھٕے پٮ۪ٹھٕے کھٮ۪مٕتٮ۪ن اکھ اکھ ژٔپۍ کٔڈمتۍ تہٕ سُہ حظ اوس تِمو یہِ ہَسا یہِ مۅکلٲومٕتۍ تِم مُجہِ گۅگجہِ کھٮ۪تھ وۅنۍ ٲسۍ پَتہٕ ٲسۍ نظر نظر أسۍ دوان تہٕ تَمہِ ساتہٕ نہَ سا ٲسۍ آسن تِم زن ٲسۍ راتھ کٮُ۪تھ سیٚدان تہٕ دۄہلہِ نَسا ٲسۍ نہٕ تِم سیٚدان کیٚنٛہہ تہٕ گَژھان ٲسۍ پَتہٕ أسۍ نظر دِنہِ تہٕ بیٚیہِ حظ سیٚدے ییٚلہِ سیٚدان چھِ یم وارٮ۪ن تہٕ یم ہسا چھِ واریاہ نۅقصان کَران ہاکھ چھِ کھیٚوان گَنٛڈٕ چھِ کھیٚوان ٲلوٕ چھِ کھیٚوان یہِ ہَسا یہِ رُہُن چھِ کھیٚوان یم ہَسا چھِ واریاہ نۅقصان اَسہِ کَران یم کھَر تہِ یا گُرۍ تہِ تہٕ یہِ ہَسا یہِ چھِ یم واریاہ نۅقصان کَران پَتہٕ چھِ أسۍ لاران تِمن تہٕ مگر یم ییٚلہِ پتہٕ شام وقت چھِ واتان پتہٕ چھِ أسۍ سٲرِی بیٚہان انٛدر کُنَتھ تہٕ تِم ہَسا چھِ پَتہٕ بیٚیہِ یِوان تہٕ کھَسان بیٚیہِ وارٮ۪ن مَنٛز اَسہِ ہَسا چھُ آسان صُبحَس تتہِ بیٚیہِ گوٚمُت کُنُے یہِ ہَسا یہِ تتہِ تِمہٕ یم یِم گُپنو سۭتٮ۪ن یہِ ہسا یہِ تتہِ مانٛڈ گوٚمُت تَپٲرۍ ٲسۍ تِمو مانٛڈ کوٚرمُت تہٕ أسۍ ہَسا ٲسۍ پَتہٕ یہِ ہَسا تِمن یہِ ہَسا یہِ ہُکُنَتھ ہیوٚر کُن دوان با بیٚیَن باغَن کُن تہٕ پَتہٕ ٲسۍ تِم ژَلان تہٕ پَتہٕ حظ لٔج اَسہِ وۅنۍ أڑِس ہَن أڑِس ہَن تار دِنۍ تہٕ مۅکلوٚو پَتہٕ اَسہِ یہِ ہَسا یہِ سٲرسٕے تار دِتھ تہٕ تتہِ پٮ۪ٹھ حظ نہَ ژاو پَتہٕ گُپنُے تہٕ نہَ ژاو پَتہٕ یہِ ہَسا یہِ کھَرے نہَ ژاو تیٛوٗرُے تہٕ تتہِ پٮ۪ٹھ کوٚر پَتہٕ اَسہِ آرام یہِ ہَسا یہِ وارِ مَنٛز یا سبزی وبزی